صوفا اوس مےٚ اوترٕ پُلوامہِ کوٚرمُت آرڈر تِمن ہوو مےٚ یورے مطلب کہِ کیُتھ چھُ بَناوُن صوفا صوفا ییٚلہِ تِمو اوٚن یہِ سُہ اوس نہٕ ییٚمہِ حِساب کیٚنٛہہ مطلب میٛانہِ ییٚمہِ حِساب مےٚ تِمَن بَنومُت اوس بَناونہٕ خٲطرٕ تَمہِ حِساب اوس نہٕ سُہ کِہیٖنۍ نہٕ تَمیُک میٹیٖریَل تہِ اوسُس بہٕ گٔٹیا سُہ اوس وارِیاہ مطلب ٲیِل اوس سُہ رَنٛگ تہِ کھوٚت نہٕ پَسَنٛد تَمیُک کِہیٖنۍ بیٚیہِ ٲس کٲم تٔمۍ رٔٹ جاے تِتھ کٲٹھۍ کہِ مطلب تٔمۍ کٔر جاے زایہِ اَکہِ سایڈٕ ییٚلہِ سُہ اَسہِ لوگ تٔمۍ رٔٹۍ بیٚیہِ سایڈٕ کھیٚیہِ تٔمۍ جاے وارِیاہ اَکہِ سایڈٕ کٔرٕم کٲم اَکہِ سایڈٕ چھِ یۄس زَن تَمِچ بیٛاکھ کُرسی سَہ تہِ چھِ زَن چھِ گۄپھِ منٛز بیٚہوان مطلب تَتھ چھَنہٕ کٕہٕنۍ تہِ شوٗب صوب